سَلامُ علیکُم اہَن حظ ٹھیٖک تُہۍ چھُو ٹھیٖک اہَن حظ تُہۍ چھِوا سوپور پیٚٹھ ہے مےٚ حظ چھِ مےٚ ٲسۍ پیٹیٚس اَکھ زٕ ہَتھ گَرِ بٔرِتھ حظ اہَن حظ پیٹہِ ہَتھ بٔرِتھ شَڈَس تَل اَسہِ حظ چھِ رٕکھَل تہٕ تہِ بیٚیہِ چھُ اسہِ پٕلین تہِ بیٚیہِ چھُ کوٗل نَیہِ ہِشی کَتھاہ اگر تُہۍ یوٗرۍ یی ہَم بہٕ یِمہٕ ہٲے یتھ حظ یتھ مارکیٹ کَتہِ نَس حِساب تیٚلہِ اَنہٕ وا أسۍ اوٗرۍ ژوٗنٛٹھی ریٹ کیٛاہ گژھان اَز

ژور ہَتھ تہٕ پنٛژاہ پیٹہِ ژور ہَتھ پانٛژھ ہَتھ کیٛاہ اَز مارکیٹَس مٔنٛڈی منٛز اہَن حظ نہ مال چھُ واریاہ بہتریٖن مال چھُ رَنٛگ تہِ چھُ بَرابَر زٕ زٕ نمبر وٕنمبر چھُنہٕ تَتھ نہ تُہی ؤنِو اگر ہُہ منٛڈ مٔنٛڈی منٛز ٲس دَ دَپان مٔنڈی منٛز چھِ رۄپیہِ دَہ زیادٕ حظ اہَن حظ آ بہٕ چھُس دَپان تیٚلہِ اَنہٕ بہٕ مٔنڈی منٛزٕے کیٛازِ کیٛازِ مٔنڈی منٛز چھِ رۄپیہِ دَہ علاوٕ دِوان اہَن حظ تُل حظ بہٕ واتہٕ تیٚلہِ شام تام حظ تُلِو تُل سا بِہِو تُلِو حظ بِہِو رۄبَس حوال